سُکوٗلَس مَنٛز مَزٕدار دۄہہ یِم مےٚ پَننہِ لایفہِ مَنٛز ایٚکسپیٖریَنس کٔرۍمتۍ چھِ تَتھ مَنٛز گوٚو ٹیٖچٲرس ڈے یعنی کہِ وۄستادَن ہُنٛد دۄہہ تمہِ دۄہہ اوس اَسہِ واریاہ زیادٕ مَزٕ یِوان تہٕ أسۍ ٲسۍ ٹیٖچرَن ہٕنٛدۍ باپت رَنٛگہ رَنٛگہ پروگرام طے کَران تہٕ بیٚیہِ ٲسۍ یِمن مَنٛز حِصہٕ نِتھ وۄستادَن ہُنٛد دِل خۄش کَران یِمَن پروگرامَن سۭتۍ سۭتۍ ٲسۍ أسۍ باقی پروگرام تہِ کَران یتھ مَنز زَن ڈبیٹ ٲسۍ یِوان مارنِنٛگ ایٚسَمبلی ٲس یِوان یا سوٚکوٗل کُیِز پروگرام تہِ شٲمِل اوس یِوان یمن سُکوٗل گینٛدرِنٛگ پروگرامَن مَنٛز اوس واریاہ زیادٕ اِنسان ہیٚچھان تہٕ بیٚیہِ اوس واریاہ زیادٕ لُطُف یِوان